وَعلیکُم اَسَلام اَہَن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اَہَن حظ ٹھیٖک تُہۍ ؤنِو تُہۍ چھِوا ٹھیٖک اوڑٕ چھِوا سٲری ٹھیٖک تُہۍ کَتہِ پٮ۪ٹھ حظ

بلکُل بلکُل جِناب أسۍ حظ چھِ بلکُل بلکُل بلکُل بلکُل اَسہِ چھِ سورُے کیٚنٛہہ اَسہِ چھِ ٹرٛینِنٛگ اَصٕل اَسہِ چھِ اَیکٕسپیٖرینٕس وارِیاہ پٲنٛژن شٮ۪ن ؤرۍین ہُنٛد اٮ۪کٕسپیٖرینٕس أسۍ چھِ وارِیاہن جاین آسوٕ تۄہہِ تہِ بوٗزمُت بیٚیہِ تہٕ أسۍ چھِ ہر کانٛہہ ڈِزاین ییٚتہِ چھُ ہر کانٛہہ ایٚویلیبُل یہِ تُہۍ ؤنِو یہِ تۄہہِ دِل آسوٕ خۄش آسوٕ لگان کَرُن ڈَِزاین بیٚیہِ یہِ تۄہہِ ییٚمہِ آیہِ تُہۍ سُوِو سوٗٹ سُہ چھُ اَسہِ ایٚویلیبُل ییٚتہِ ہر کانٛہہ ڈِزاین چھُ ییٚتہِ ایٚویلیبُل تُہۍ کٔرِو حُکمٕے اوت تۄہہِ کیٛاہ چھُ سُوُن بلکُل بلکُل

بلکُل بلکُل ڈِسکاوُنٛٹ میلہِ تۄہہِ ییٚمہِ حِساب ڈِسکاوُنٛٹ میلہِ تۄہہِ ییٚمہِ حِساب اگر تُہۍ مطلب خانٛدرس خٲطرٕ چھُو سوٗٹ سُوٕنۍ مطلب تۄہہِ چھُو ییٚمہِ آیہِ تۄہہِ ووٚنوٕ تۄہہِ چھُو ہر کیٚنٛہہ کیٚنٛہہ سُوُن پتہٕ ییٚلہِ تۄہہِ ییٚتٮ۪ن تۄہہِ پسنٛد یِیٖوٕ نا ییٚمُک ڈِزاین یِیٖوٕ پسنٛد پتہٕ ہٮ۪کو أسۍ تۄہہِ ڈِسکاوُنٛٹ تہِ آرام سان میٖلِتھ تَمہِ تَمیُک چھُنہٕ ٹٮ۪نشن تُلُن کیٚنٛہہ بلکُل جِناب تۄہہِ میلوٕ اَصٕل ڈِسکاوُنٛٹ ییٚتہِ بلکُل بلکُل تۄہہِ گژھوٕ ایکچُؤلی تِتھٕے آسُن یُتھ تۄہہِ ژھانٛڈِو بلکُل میلہِ تۄہہِ سیم ایکچُؤلی میلہِ سیم ییٚتہِ چھُ سیم نیران تِتُھٕے یُتھ تۄہہِ ژھٲنٛڈِو یُتھ تۄہہِ دِل ونوٕ تٮُ۪تھ آسہِ بَرابر ییٚمہِ آیہِ تُہۍ سُوِوتَمہِ آیہِ چھُ تَتھ ییٚمہِ آے تُہۍ سُوِو بلکُل جِناب ییٚلہِ تۄہہِ ییٚتہِ پسنٛد ییٖوٕ سون ڈِزاین تُہۍ ہیٚکِو نہٕ پتہٕ پۄنٛسن ہُنٛد چھُنہٕ کانٛہہ چِنتاہٕے کَرٕنۍ ییٚلہِ تۄہہِ سون یہِ ڈِزاین میلہِ پسنٛد یہِ سوُن میلہِ پسنٛد مطلب ییٚلہِ ہر کانٛہہ ایٹم ییٚلہِ نہٕ تۅہہِ یہِ پسنٛد یہِ ڈِزاین فِراکھ سوٗٹ فِراکھ شِلوار شِلوار پھٮ۪رن تۄہہِ چھُنہٕ کٲنٛہے تہِ چنتا تۄہہِ ہٮ۪کو أسۍ پتہٕ ڈِسکاوُنٛٹ تہِ کٔرِتھ بیٚیہِ اگر تۄہہِ اَچھا بلکُل تۄہہِ چھُو ٹھیٖک بوٗزمُت ییٚتہِ چھُ ہر کانٛہہ ڈِزاین چھُ ییٚتہِ ایٚویلیبُل تۄہہِ ہیٚکِو شاپس پٮ۪ٹھٕے أسۍ چھِ أسۍ چھِ کولہٕ گامٕکی تُہۍ ہیٚکِو شاپس پٮ۪ٹھ یِتھ اَسہِ چھُ بوٚڈ بارٕ شاپ تۄہہِ چھُو نہٕ معلوٗم وعلوٗم کَرنُک ضروٗرتھٕے کیٚنٛہہ تۄہہِ یِیوٕ سُہ دوٗرے پرٛیزناونہٕ أسۍ کَتٮ۪ن چھِ أسۍ دِمو تَمہِ کھۄتہٕ اٮ۪ڈرس تہِ تہٕ کَمہِ ڈیٹہٕ پٮ۪ٹھ تُہۍ یِیِو تہٕ أسۍ کٔرۍزیو تۄہہِ تَمہِ دۄہ کال تۄہہِ میلوٕ یہَِ ٹایمس پٮ۪ٹھ بلکُل تۄہہِ میلوٕ یہِ ٹایمس پٮ۪ٹھ ییٚمہِ ساتہٕ تۄہہِ ایکوٗریٹ ٹیم آسوٕ تۄہہِ مٮ۪لوٕ پنٕنِسٕے ٹایمس پٮ۪ٹھ تۄہہِ چھُنہٕ چنتا کَرنٕچ ضروٗرت کیٚنٛہہ بہٕ چھَس پانہٕ ییٚتہِ آسان تہٕ بیٚیہِ اَسہِ چھُ گرٛوپ وِیُپ تہِ چھِ ییٚتہِ اَصٕل پٲٹھۍ اَسہِ بَنٲوِتھ تہٕ تۄہہِ مٮ۪لوٕ آرام سان وَعلیکُم اَسَلام جی شُکریہ